زیادٕ تر چھِ شُرۍ گرے ہٮ۪چھان زِ کارپینٹر چھان رِپیر کرن وول ٲٹۍ مِل وول تہٕ پولٹری وول کُس گوٚو بیٚیہِ چھِ تِم کُلین ۂندۍ بارن تہِ گرے بوزان مَگر لۄکٔٹۍ شُرۍ چھِ سکوٗلس منٛز تہِ اَمیُک نیسفہٕ ہٮ۪چھان سکوٗلَس منٛز چھِ زیادٕ تر تِم الگ الگ کامین ۂندِس بارَن منٛز ہٮ۪چھناوان بیٚیہِ چھِ لۄکٔٹۍ شُرۍ ییٚلہِ گرِ نیبر چھِ نیران تہٕ وارٕ وارٕ وٕچھۍ وٕچھۍ چھ تِمَن یِم چیٖز یاد روزان تہٕ تِم چھِ ہٮ۪چھان زِ لۄکٔٹۍ بِزنِس تہٕ لۄکٔٹۍ کاروبار کَم چھِ تہٕ کُس کُس کاروبار چھُ کرنہٕ یِوان زیادٕ تر چھِ لۄکٔٹۍ شُرۍ اَتھ بارَس منٛز سکوٗلَس منٛز ہیٚچھان تہٕ بیٚیہِ چھِ تِم گرِکین نِش تہِ اَتھ بارَس منٛز ہیٚچھان لۄکٔٹۍ شُرۍ چھِ کِتابَن پٮ۪ٹھ تہِ یِمَن ۂندۍ بارس منٛز پَران تہٕ چھ باقین باقین کامین ۂندۍ بارن منٛز تہِ پران مَگر زیادٕ تر چھِ لۄکٔٹۍ شُرۍ گرِکین نِش تہٕ نیبرٕ لوٗکن نِش یِم چیٖز ہٮ۪چھان زِ ٲٹۍ مِل وول کُس گوو چھان کُس گوو تہٕ دۄد آنن وول کُس گوٚو